باقین پِلینیٹن ہٕنٛز چھنہٕ مےٚ تیٖژ پَتہ کیٚنٛہہ مَگر بہٕ ونہٕ یٖژھ رَژھ ییٚتہِ کٔھتۍ سٲنِس یَتھ وٲلڑَس منٛز یَتھ دُنیاہَس منٛز کھٔتۍ واریاہ زوٗنہِ پٮ۪ٹھ مَگر تَتِچ لایف کیاہ چھِ کیاہ نہٕ چھِ مےٚ چھُ نہٕ باسان تَتہِ ہٮ۪کہِ اِنسان تیٖتِس کالَس پَنُن پان سٔروایو کٔرِتھ سون یہِ پِلینِیٹ یُس یہِ یَتھ أسۍ زٔمیٖنس پٮ۪ٹھ آز بَسان چھِ ییٚتہِ یہِ لایف چھو تۄہہِ پانہٕ پَتہ مَزٕ دار یا ز پوٚر لایف